اَسلامُ علیکُم وعلیکُم سلام فردوس صٲب چھُو حظ جِناب اَسہِ اوس بِلڈِنٛگ اَکھ زٕ بناونہِ تُہۍ چھُو نہ حظ چھانہٕ کٲم کران تہٕ اَسہِ آسہٕ بِلڈِنٛگ اَکھ زٕ بناونہِ اَمہِ خٲطرٕ ٲسۍ اَسہِ لٔکٕر ضروٗرت اَسہِ کۭژاہ لٔکٕر لَگہِ تقریٖبَن یِم حظ چھِ اَسہِ گورمٮ۪نٛٹ بِلڈِنٛگ بناونہِ زٕ ژور چھِ اَسہِ یِمہٕ اَکھ چھُو ترٕٛہ ترٕٛہ باے چھِ پٕنٛژٕہ اَکھ یہِ حظ چھِ زٕ سِٹوری بِلڈِنٛگ بیٛاکھ چھُ اَہَن حظ اَتھ حظ چھِ اَکھ اَسہِ یِم دارِ وارِ بناونہِ بیٚیہِ چھِ اَتھ پَش وَش کَرُن اَسہِ کۭژاہ لٔکٕر کیٛاہ لَگہِ اَتھ پَشَش تہٕ دارٮ۪ن وارٮ۪ن پٕنٛژٕہ باے ترٕٛہ چھِ اَکھ آ اَچھا ترٛےٚ ہَتھ فُٹ پَششس اَچھا اَچھا اَچھا ٹیٖن کوٗتاہ لَگہِ پتہٕ اَتھ پٕنٛژٕہ باے ترٕٛہ چھُ یہِ آ نَمتھ پٔٹۍ اَچھا اَچھا تہٕ ہُتھ دارٮ۪ن کۭژاہ لٔکٕر لَگہِ اَتھ جِناب تقریٖبَن چھِ پٔٹۍ چھِ یِم اَتھ بناوٕنۍ دۄن پوہرَن اَسہِ تقریٖبَن شیٖتھ ٹُو نَمتھ اَچھا اَچھا اَچھا

ترٕٛہ فُٹ تِم تہِ اَہَن حظ آ بیٚیہِ چھِنہٕ حظ بہٕ آ بیٚیہِ چھِ یِم دروازٕ تہِ اَتھ درواز چھِ تقریٖبَن بناوٕنۍ اَتھ اَسہِ اَکوُہ ٹُو اَکوُہ درواز چھِ اَتھ بناوٕنۍ پانٛژسَتتھ فُٹ تہٕ بیٚیہِ اچھا أکِس بُلڈِنٛگ یہِ کوٗتاہ گوٚو تقریٖبَن کۭژاہ گژھِ اَسہِ اَتھ ٹوٹَل یہِ لٔکٕر اَتھ گژھَن ترٛےٚ ہَتھ فُٹہٕ دۄن آ سُہ چھِ کے ڈی لٔکٕر گژھِ اَتھ کے ڈی آیہِ کِنہٕ اَسہِ گژھِ یِہَے بُدٕج وُدٕج کیٚنٛہہ آ بیٛاکھ چھِ اَسہِ اَمہِ نِش لۅکٹٕے سُہ چھُ وُہ باے چھِ سُہ پٕنٛژٕہ بُلڈِنٛگ سُہ چھُ زٕ ڈاے ہَتھ فُٹ پَشَشس گوٚو وُنہِ تہٕ اِنشاءاللہ کر یِیِو کَرَو أسۍ مُلاقات تُہۍ دِیِو لِشٹہٕ تہٕ أسۍ اَنَو یہِ لٔکٕر ؤکٕر اَچھا اَچھا یہِ چھُ واکوٗراہ تۄہہِ یُن یہِ چھُ واکوٗراہ گوٚو تقریٖبَن گژھِ اَسہِ یِمٕے پانٛژھ شےٚ ہَتھ فُٹہٕ گژھَن یِم کُلَس منٛز اَسہِ ہے یِمَن دۄن اَدٕ سا چلو ٹھیٖک حظ چھُ تیٚلہِ کَرَو اِنشاءاللہ مُلاقات